آز ونہو تۄہہِ بہٕ میٲنۍ سارِی کھۄتہٕ زیادٕ ٹٲٹھ کٲشِر کتھ یۄس زن یہِ چھِ نیر گژھ خۄدایس حوالہٕ یہِ چھِ أسۍ زیادٕ تر استعمال تمہِ ساتہٕ کران ییٚلہِ کانٛہہ اسہِ نِش دوٗر چھُ گژھان یہِ چھِ اکھ دُعا اَکہِ قٕسمُک دُعا أسۍ أمِس دِوان یہِ چھِ زیادٕ تر سٲنۍ زِٹھۍ استعمال کران مےٚ چھُ واریاہ پننِس پانس پؠٹھ فخر گژھان کہِ بہٕ چھُس اکھ کٲشُر بولَن وول تِکیازِ یہِ چھِ ساروٕے کھۄتہٕ زیادٕ مُدٕر تہٕ میٖٹھ زبان یہِ چھِ بیٚیہِ واریاہ زیادٕ اصل زبانہٕ مےٚ چھِ واریاہ زیادٕ مزٕ یِوان کٲشرِس منٛز کتھ کرنَس